اَسہِ چھِ شاٹ فیملی أسۍ چھِ پانٛژھ بٲژ فیملی منٛز مےٚ چھِ ڈیڈی مٔمی تہٕ بیٚیہِ چھِ أسۍ بیٚنہِ ترٛےٚ یُس مےٚ ڈیڈی چھُ تٔمِس چھُ ناو اَسہِ غلام محمد گنایی سُہ چھُ گورمنٹ ایٚمپٕلاے تٔمِس چھِ ایج اروَنزاہ وُہُر یُس مےٚ مٔمی چھِ سۄ چھِ سَتوَنٛزاہ ؤرِش سۄ چھِ اَکھ ہاوُس وایف تَمہِ پَتہٕ چھِ مےٚ بٔڑ بیٚنہِ سۄ چھِ تھٔٹی ٹوٗ یَیٲرٕس اولڈٕ تٔمِس چھِ سۄ چھِ گورمینٹ ایٚمپٕلاے تٔمِس چھِ پَنٕنۍ تٔمِس چھُ ایم اے بی ایڈ کوٚرمُت تہٕ تَمہِ پَتہٕ چھِ مےٚ بیاکھ بِیٚنہِ تٔمۍ چھِ گریجویشَن کٔرمٕژ تٔمِس چھِ ناو فوزِیا کُل سۄ چھِ اَٹھووُہ ؤرِش چھِ تَمہِ پَتہٕ چھِ بیاکھ عزرا تہٕ مےٚ چھَس مےٚ چھِ ایج ٹُوَنٹی فور تہٕ بہٕ چھَس پرٛؠزَنٛٹلی سٹوٗڈنٛٹ بی ایس سی نٔرسِنٛگ تَمہِ پَتہٕ أسۍ چھِ پانہٕ ؤنۍ اَصٕل پٲٹھۍ أکِس اکھ سَپوٹ پانہٕ ؤنۍ اَصٕل پٲٹھۍ روزان پَتہٕ چھِ مےٚ فرٛؠنٛڈ اَکھ تٔمِس چھُ ناو بِسما سۄ چھےٚ روزان سری نگر بارہمولہ سۄ چھِ واریاہ اَصٕل سۄ چھےٚ سَپوٹِو فرٛؠنٛڈ تہٕ سۄ چھِ مے سۭتۍ کَران بی اؠس سی نَرسِنٛگ أسۍ چھِ پانہٕ ؤنۍ اَسہِ وٲتۍ زٕ ؤری لگ بگ فرٛؠنٛڈشِپ وٲتۍ اسہِ لگ بگ ٲٹھ ؤری أسۍ چھِ پانہٕ ؤنۍ اَصٕل پٲٹھۍ روزان